ہیٚلو اَسلامُ علیکُم کیٛاہ تُہۍ چھُوا کیب سٔروِس کَشمیٖر پٮ۪ٹھ اَسہِ حظ ٲس کیب اَکھ بُک کٔرمٕژ اَسہِ اوس گژھُن حظ اَییرپورٹ تَتھ اوس اَسہِ ٹایِم تھوٚومُت دٔہ بَجے مگر وُنکٮ۪ن چھِ ساڑٕ دَہ بَجان کیب چھَنہٕ ییٚتٮ۪ن موٗجوٗد کِہیٖنٛۍ تہِ أسۍ چھِو تۄہہِ گُذٲرِش کَران زِ تُہۍ کٔرِو تٔمِس فون تہٕ مےٚ کَرے تٔمِس پانہٕ تہِ فون مگر سُہ چھُنہٕ فون رِسیٖو کَران کِہیٖنٛۍ تہِ اِسلیے چھِ مےٚ تۄہہِ گُذٲرِش کہِ مےٚ گوٚو واریاہ زیادٕ ژیر مےٚ چھِ فُلایٹ دوٗنہٕ کاہ یَتھ وُنکٮ۪ٮن پَنٛداہے مِنَٹ روٗد فُلایٹہِ أسۍ چھِ کَران سٲرِی کوٗشِش کوٗشِش کہِ أسۍ گٔژھ ٹایمَس پٮ۪ٹھ واتٕنۍ اِسلیے کوٚراے مےٚ سُہ جلدی مےٚ دوٚپ سۄ یِیہِ دَہہِ بَجہِ دَہہِ بَجہِ تانۍ واتہٕ ہاو أسۍ سریٖنگر مےٚ چھُ گژھُن واریاہ دوٗر تہٕ بیٚیہِ پرٛار نہٕ پَتہٕ فُلایٹ مےٚ کیٚنٛہہ اِسلیے چھَسو بہٕ تۄہہِ گُذٲرِش کَران کہِ تٔمِس کٔرِو فون سُہ گوٚژھ ہے ٹایمَس پٮ۪ٹھ واتُن وُنکٮ۪ن مجبوٗری چھِ آسان واریاہ زیادٕ تہٕ یہِ گژھِ نہٕ زٕہٕنٛۍ تہِ کَرُن اَسہِ کوٚرُم شو اَسہِ کوٚر مَطلَب اُمید سان تُہٕنٛز کیب بُک تہٕ مگر وُنکٮ۪ن چھََنہٕ سۄ ٹایمَس پٮ۪ٹھ یور آمٕژ کیٚنٛہہ وۄنۍ چھَس تہی گُذٲرِش کَران تٔمِس کٔرِو فون کیٛاز کہِ سُہ گوٚژھ واتُن جد جلدی سے جلدی بہٕ چھَس پرٛاران اَز تٔمِس یارِ پوٗرِ مین مارکیٹَس منٛز تہٕ مےٚ چھِ یِہَے گُذٲرِش کہِ سُہ گوٚژھ یُن جلدی کیٛازِکہِ مےٚ چھُ وۅنۍ ووٚن تٔمۍ مےٚ چھِ دوٗنہٕ کانٛہہ فُلایٹ تہٕ مےٚ گَژھِ مےٚ گوٚژھ نہٕ مگر ژیر گژھُن پَتہٕ کیٚنٛہہ بہٕ گٔژھٕس ٹایمَس پٮ۪ٹھ واتٕنۍ تور کیٛازِکہِ یُتھ نہٕ پَتہٕ مےٚ فُلایٹ مو مِس گژھِ کیٚنٛہہ تہٕ تۅہہِ بہٕ چھَس گُذٲرِش کَران کہِ بہٕ چھَس تٔمِس پرٛاران وُنکٮ۪ن مےٚ کوٚر اتہِ أمِس فون اَکہِ دۄیہِ لَٹہِ مگر سُہ چھُنہٕ فون کِہیٖنٛۍ رِٔسیٖو کَران اِسی لیے چھَس بہٕ تۄہہِ وۄنۍ گُذٲرِش کَران مہربٲنی مہربٲنی کٔرِتھ زِ تُہۍ کٔرِو تٔمِس فون تہٕ تٔمِس دٔپِو مین مارکیٹ یارِ پوٗرَس مَنٛز چھَس بہٕ ویٹ کَران تٔمِس تہٕ سُے واتہِ اوٚتَن یِہَے چھِ مےٚ گُذٲرِش تُہٕنٛز کیٛازِکہِ مےٚ گٔژھ نہٕ فُلایٹ مِس گژھٕنۍ کیٚنٛہہ مےٚ چھِ واریاہ بہٕ چھَس واریاہ زیادٕ مَجبوٗر وُنکٮ۪س بہٕ چھَس أمِس پرٛاران مےٚ چھُنہٕ بیٚیہِ وُنکٮ۪س مطلب ہیٚکہٕ نہٕ بہٕ کٕہٕنٛۍ بُک کٔرِتھ کیٛازکہِ وُنکٮ۪ن چھُنہٕ ٹایمٕے پنٛداہَن مِنٹَن منٛز ہیٚکہٕ نہٕ بہٕ کٕہٕنٛۍ بدل کانٛہہ کیب بُک کٔرِتھ کیٚنٛہہ اِسلیے کٔرِو تُہۍ تٔمِس جلدی فون تہٕ تٔمِس دٔپِو یور وٲتِو ٹایمَس پؠٹھ شُکریہ